کٲشِر زبان چھِ کٔشیٖر منٛز واریاہ اِستِمال یِوان کَرنہٕ زِ ہر کانٛہہ چھِ کٲشِر زَبان اِستِمال کَران کٔشیٖر منٛز مگر ہِنٛدوستان کٮ۪ن باقیَن باقیَن جایَن چھَ نہٕ کٲشُر تیٛوٗتاہ مشہوٗر کیٚنٛہہ مگر یہِ ییٚتہِ تہِ مشہوٗر چھِ کٲشُر تَتِکۍ چھِ دَپان زِ کٲشُر چھُ واریاہ میٛوٗٹھ زَبان کٲشُر چھُ زبان یُس اُردوٗ تہٕ بیٚیہِ باقٕے باقٕے زَبانَن ہُنٛد مِلاوَٹھ چھِ کٲشرِس منٛز چھِ تِم سٲری لفٕظ یِم باقِیَن زَبانَن منٛز چھِ مگر کٲشُر چھِ صِرف کٔشیٖرِ منٛز تہٕ بیٚیہِ پاکِستان ہٕنٛز کٔشیٖر منٛز مشہوٗر بیٚیہِ اِستِمال کَرنہٕ یِوان ہِنٛدوستان کٮ۪ن الگ الگ جایَن چھَ نہٕ کٲشُر استمال یِوان کَرنہٕ کیٚنٛہہ بیٚیہِ چھِ اَزکَل کٔشیٖرِ ہٕنٛدۍ نٔے نٔے یِم لوٗکھ چھِ کٲش کٲشِر زبانہِ مٔشراونہٕ لٔگۍ مٕتۍ تہٕ نیٚبرِم زبان استِمال کَرنہٕ لٔگۍ مٕتۍ ییٚمہِ سۭتۍ کٲشُر چھِ وارے وارے غٲب گژھان ییٚمہِ سۭتۍ أسۍ باقٕے باقٕے ہِنٛدوستان کٮ۪ن پارٹَن منٛز کٲشُر مشہوٗر ہٮ۪کان کٔرِتھ کیٚنٛہہ مگر یِم یِم یِم یِم جایہِ ہِنٛدوستان کہِ جایہِ یِمَن کٲشُر چھُ پےَ تہٕ ییٚتہِ کٲشُر مشہوٗر چھُ تِم چھِ کٲشرِس واریاہ پَسَنٛد کَران زِ بیٚیہِ چھِ دَپان کٲشُر چھُ واریاہ میٖٹھ زَبان مگر یُس جاے کٔشیٖر منٛز کٲشُر چھِ نہٕ اِستِمال کَران کیٚنٛہہ تِم چھِ زیادٕ تَر پہٲڑی علاقہٕ یَمَن منٛز پہٲڑی لوٗکھ چھِ روزان یِم ہِنٛدوستانٕکۍ الگ الگ جایہِ چھِ تَتہِ چھَ نہٕ کٔشیٖر ہُنٛد کانٛہہ نامو نِشانٕے کٔشی کٔشیٖر منٛز چھِ صِرف کٲشُر یِوان اِستِمال کَرنہٕ بیٚیہِ چھِ کٔشیٖرِ ہٕنٛدۍ لوٗکھ کٲشُر اِستِمال کَران مگر اَز کَل چھِ یہِ کٲشُر تہِ غٲب لوٚگمُت گَژھنہِ زِ ییٚمِس یہِ نٔو زَمانہٕ آو کٲشُر چھُ کُنہِ کُنہِ جایہِ بَس ہِنٛدوستان چہِ جایہِ اِستِمال یِوان کَرنہٕ تہٕ بیٚیہِ اَلَگ اَلَگ جایَن ہِنٛدوستان چَن جایَن منٛز چھِ نہٕ کٲشرُک نامو نِشان کیٚنٛہہ